پانٛژھ جوٗن کُنوُہ شتھ تہٕ ستہٕ شیٖتھ نو اگستہٕ کُنوُہ شتھ تہٕ نمہٕ نمتھ زٕ مارٕچ زٕ ساس زٕ اتھ منٛز گُزرے مےٚ نانۍ یَس ناو اوس ہاجراہ بانوٗ زٕ پانٛژھ زٕ ساس تہٕ شےٚ

زٕ زٕ زٕ ساس تہٕ باہ گُزریو مےٚ بٕڈِ بب تہٕ فتح رٲتھٕر یُس زن بہتریٖن اکھ اِنسان اوس